وعلیکُم اسَلام ٹھِیٖک پٲٹھۍ حَظ صحت چھِ حَظ ٹھِیٖکٕے تِم کَتٮ۪ن کینٛہہ نہٕ حَظ چھُ نہِ یہِ حَظ کِلنِکس ایلرجِی گمٕژ کینٛہہ ووٚن وَما چھُ پاے اگَر زَن ژےٚ زیادٕ لگان چھُی ہٹِس گرۄکھ والنہٕ سۭتۍ یا بَدَل کانٛہہ تیٚلہِ ہیٚکو تیٚلہِ رٹھ ژٕ فِلحال أتی یا ایمرجنسی منٛز تُہۍ رٔٹِو امہِ شاپہٕ پیٹھٕ لِووسِٹرِزِن ٹیبلِٹ اکھ زٕ پٕلین آ تِم منٛزٕ کر اکھ کنٛزیوٗم فِلحال وٕنکٮ۪نَس یُتھ کال ژےٚ شاپ تامتھ نٮ۪ری شامس یِکھ کِلنِکَس پیٹھ پتہٕ کرو یٕتِی ٹریٖٹمینٹ چھُ نہ حظ ٹھیٖک آ ادٕ حَظ اسلام علیکُم